اَگَر أسۍ کٔشیرِ منٛز وُچھو ییٚتہِ چھ وارِیاہ قٕسمٕکۍ لُکھ بَسان اَگَر أسۍ وُچھو پۄٹرِیا یِمَے فِشَر مین بیترِ چھِ یِمو وَراے تہِ چھ وارِیاہو قٕسمٕکۍ لُکھ ییٚتہِ بَسان مَگَر یِم کٔشیرِ ہنٛدۍ لُکھ چھِ تِم چھ وارِیاہ اَصٕل پٲٹھۍ یِوان یِمَن سۭتۍ پیش یِوان اَصٕل پٲٹھۍ چھ تِم پانہٕ ؤنۍ روزان تِمَن منٛز چھِنہٕ کہینۍ تہِ فَرَق بہٕ کَران وۄنۍ چھ یِم ٲہنٛز کاسٹ چھ لو یا بیٚیہِ کیٚنٛہہ بٔلکہِ چھِ تِم پَننہِ کھۄتہٕ تِمنٕے اَصٕل سَمجان اَگَرَے ییٚتہِ وُچھو أسۍ ییٚتہِ چھِ وارِیاہ زیادٕ فیٚسٹِوَلٕز ڈِفرَنٹ فیٚسٹِوَلٕز یِوان مَناونہٕ یِتھے کٲٹھۍ ہَسا چھِ ِفِشِنگ کوٚمنِٹیز یِم تہِ چھِ وارِیاہو طٔریقو پَنٕنۍ یِم سیٚلِبریٹ فیٚسٹِوَلٕز سیٚلِبریٹ اَصٕل پٲٹھۍ کَران